اَسَلامُ علیکُم وَرحمتُہ اللہ وَبَرَکاتہُ یُس مےٚ خۄش لگان شٲعر چھُ تِم چھُ لل لل دٮ۪دِ ہِنٛد واکھ شعر یَتھ واکھ تہِ وَنان چھِ لل دٮ۪د یا للیشؤری یا لل عارفہ یِم تہِ ناو چھِ تِمن تِم زاے تُرٛوَہ شَتھ وُہَس سرینگرَس منٛز تہٕ گُزرے تُروَہ شَتھ دُنَمَتھ ییٚتی کَشمیٖرَس منٛز تِم ٲسۍ واریاہ مشہوٗر لل دٮ۪د تِم ٲسۍ واریاہ مشہوٗر تِہُنٛد اَکھ شعر چھُ گۄڈٕ یِتھ کٲٹھۍ لَتَن ہُنٛد مازٕ لیروم وَتَن أکی ہونٮ۪م اَکٕے وَتھ یِم یِم بوزان تِم کوٚنہٕ مَتَن لٮ۪لہِ بوٗز شَتَن کُنی کَتھ یہِ چھُ گۄڈنیُٚک واکھ تٔمۍ سُنٛد یُس دوٚیُم واکھ مےٚ پَسنٛد چھُ لگان سُہ چھُ یِتھ کٲٹھۍ دود کیاہ زانے یَس نہٕ بَنے غمِک غَمُک جَمَے ؤلِتھ تَنے گَر گَر پھیٖرٕس پیٚیَم کَنے گَر گَر پھیٖرٕس پیٚیَم کَنے گَر گَر پھیٖرٕس پیٚیَم کَنے یہِ چھُ مےٚ پَسنٛد لگان